السلامُ علیکُم مےٚ چھِ ناو اُلفَت ایٚنورامیٚنٛٹَس منٛز یُس تہِ کانٛہہ چینج یِوان چھِ تمُک اثر چھُ پرٮ۪تھ کُنہِ ڈِپارٹمنٹَس پیٚوان یا پرٮ۪تھ کُنہِ محکمَس پٮ۪ٹھ پیٚوان عام زَندگی پٮ۪ٹھ تہِ چھِ پیٚوان یوٚتَس تانۍ سوال چھِ فِشری ڈِپاٹمیٚنٛٹُک کہِ اَتھ پٮ۪ٹھ کوٗتاہ اثر چھِ ماحولُک پیٚوان أسۍ وَنَو کہِ واریاہَس حدَس تامَتھ چھِ یہِ فِشری ڈِپاٹمنٛٹ یا فِشری ڈِپاٹمنٛٹ علاوٕ یِمہٕ لوکَل فِشَر مین چھِ تِہنٛز زنٛدگی تہِ چھِ واریاہ مُتٲثِر گژھان ییٚلہِ ماحولَس منٛز کانٛہہ چینج چھِ یِوان اگر أسۍ کَتھ کَرَو کہِ یِمہٕ لوکَل فِشَر مین گاڈٕ ٲس کھالان دریاے جہلم منٛز تٔتھۍ پٮ۪ٹھ اوس تِہُند روزگار ڈِپٮ۪نٛڈ تِم ٲسۍ دۄہَس واریاہ گاڈٕ کھالان مگر کیٚنٛہہ لُکھ چھِ وٕنکیٚنَسَن یِم تَتھ دریاے جہلمَس منٛز ژھوٚٹ چھِ تراوان تہِ تِتھ کَنٛتٮ۪تھ چھِ تِمَن واریاہ نۄقصان پیٚوان تُلُن تہٕ تِمَن چھِنہٕ گاڈٕ لگان تِتھ کٔنۍ کِہیٖنۍ تِنہٕ یا وَنَو أسۍ کہِ گاڈٕ تہِ چھِ کُنہِ ساتہٕ چھِ تیُتھ کانٛہہ چیٖز گژھان تَتھ آبَس منٛز مِکِس امہِ ژھوٚٹ سۭتۍ ییٚمہِ سۭتۍ یِم گاڈٕ مٔرِتھ تہِ چھِ ہٮ۪کان یا یِم کُنہِ بٮ۪مارِ منٛز تہِ چھِ ہٮ۪کان مُبتلا گٔژِتھ یِتھَے پٲٹھۍ ییٚتٮ۪ن ییٚتٮ۪ن یہِ فِشری ڈِپاٹمنٛٹ چھِ تِمَن جایَن تہِ چھِ صفٲیی ہُنٛد خاص خیال اگر نہٕ یِمَن جایَن تھاونہٕ یِیہِ تہٕ اتٮ۪ن چھِ یِمَن فِشری ڈِپاٹمیٚنٛٹَن واریاہ نۄقصان واتان تہٕ یِم گاڈٕ چھےٚ اَنٛد ہٮ۪تھ ہٮ۪کان مٔرِتھ مگر وۄنۍ چھِ دۄہ کھۄتہٕ دۄہ اَصٕل اَصٕل چینجٕس وُچھنہٕ یِوان واریاہ اصٕل چینجٕس چھِ یِوان لَبنہٕ یِمَن منٛز تِکیٛازِ کہِ گورمیٚنٛٹَن چھِ اصٕل اصٕل قدم تُلمِتٮ۪ن صفٲیی باپتھ وٕنکیٚنَسَن چھِ پرٮ۪تھ کُنہِ گَرَس آمٕتۍ زٕ زٕ ڈِسٹہٕ بِن دِنہٕ یَتھ منٛز تِمَن وَنٛنہٕ چھِ یِوان کہِ یُس ویسٹ منیجمنٛٹ چھِ تُہۍ ترٲیِو الگ الگ ژھوٹ تُہۍ ترٲیِو اوٚدُر الگ تہٕ بیٚیہِ ترٲیِو تُہۍ ہوٚکھ الگ اگر أسۍ بَدل الفاظن منٛز وَنَو تہٕ أسۍ وَنَو کہِ یُس کِچَن ویسٹ چھِ سُہ چھُ الگ تہٕ باقٕے گَرُکھ ویسٹ چھُ الگ یِتھ کٔنۍ چھنہٕ یہِ گَرٕ وول صُبحٲے پُنُن یُس ژھوٹ دریاوَس منٛز یا کُنہِ بدل جایہِ تراوان ییٚتیَن یِمَن گاڈن نۄقصان چھِ واتان یِم چھ پازِٹیو چینجٕس یم وُچھنہٕ چھِ یِوان یا یِمہٕ وٕنکیٚنَسَن گورمیٚنٛٹَن قدم چھِ تُلمٕتۍ امہِ سۭتۍ چھِنہٕ صرف فِشری ڈِپاٹمنٛٹٕے یوتَن روزان ٹھیٖک بلکہِ چھِ أمۍ سۭتۍ سٲلِمَن ڈِپاٹمنٛٹَن اثر واتان أمۍ سۭتۍ چھِنہٕ آب گنٛدٕ گژھان کِہیٖنۍ تِنہٕ یا وَنَو أسۍ واریاہ ڈَل چھِ ییٚتہِ یمِ لیکٕس وغیرہ چھِ یِم تہِ چھِ آیہِ صاف کرنہٕ پٔتمیو کینٛژھَو ؤرۍ یَو پٮ۪ٹھ آیہِ یِم تہِ صاف کرناونہٕ تہٕ واریاہ ٹَنَن منٛز آو یہِ ژھوٹ کھالناونہٕ تہٕ اتہِ تہِ یِمہٕ گاڈٕ چھِ یا اَتہِ تہِ یِم لوکَل فِشَر مین چھِ تِمہٕ تِمَو کٔر کٲم تِم چھِ آزٕ پَنُن روز گار ہٮ۪کان فُل فِل کٔرِتھ ییٚتہِ وۄنۍ یِتھَے کَنٮ۪تھ چھِ دریاے جہلِم تہِ اَتھ منٛز تہِ آیہِ یِتہِ آو صاف کرناوننہٕ اَتہِ چھِ آزٕ یِم لوکَل چھِ یِم تہِ چھِ کُنہِ ساتہٕ پانہٕ صاف کران مگر زیادٕ پہمَتھ چھِ یُس اَتھ قدم تُل صاف صفٲیی ہُنٛد سُہ تُل گورمیٚنٛٹَن امہِ خٲطرٕ چھِ لُکھ گورمیٚنٛٹکۍ واریاہ واریاہ زیادٕ شُکُر گُزار تِکیٛآزِ کہِ ونہِ چھُنہٕ لُکَن آبہٕ خٲطرٕ پیٚوان چھِنہٕ آبہٕ خٲطرٕ زیادٕ مُتٲثِر پیٚوان گَژھُن کِہیٖنۍ کیٛازِ یُس یہِ دریاے جہلِم چھِ یہِ چھِ واریاہَن جایَن زٔمیٖندٲری کَرنُک بوٚڈ بار ذٔریعہٕ یَتھ پٮ۪ٹھ لُکھ ٹوٹٕلی ڈِپنٛڈ چھِ کران شُکریہِ